سٲنِس خانٛدانَس مَنٛز چھےٚ اکھ ریٚسپی یِوان بَناونہٕ یتھ گاڈٕ تہٕ نَدٕرۍ وَنان چھِ یہِ چھِ واریاہ اکھ مَزٕدار اکھ ریٚسِپی اَتھ چھِ امہِ سۭتۍ چھُ سون صحت تہِ ٹھیٖک روزان اَگَر کٲنٛسہِ کۄٹھٮ۪ن آسہِ دود یا أڈجَن آسہِ دود تِمَن چھِ تَتھ تِمو گاڈٕ تہٕ نَدریٚو سۭتۍ فَرَق تہِ گَژھان یہِ ریٚسِپی بَناونہٕ خٲطرٕ گَژھَن اَسہِ گاڈٕ آسنہِ بیٚیہِ گَژھَن نَدٕرۍ آسٕنۍ یِمے زٕ چیٖز گَژھَن ساروی کھۄتہٕ زیاد آسٕنۍ اَسہِ چھِ گۄڈٕ نَدٕرۍ صاف کَرٕنۍ چھَلٕنۍ چھِ تہٕ نِکراوٕنۍ چھِ تھوڑا چھِ ۂلۍ ۂلۍ نِکراوٕنۍ امہِ پَتہٕ چھِ اَسہِ گاڈٕ اَننہِ تِم تہِ چھِ صاف کَرنہِ یِم گاڈٕ چھےٚ ییٚلہِ اَسہِ تِم صاف کَرۍ تِمَن کوٚر لکُٹ لَکُٹ حِصہٕ تمہِ پَتہٕ چھِ اَسہِ تِمَن گاڈَن یہِ لیٚدٕر چھَکٕنۍ لیٚدٕر چھَکِتھ چھِ اَسہِ تِم گٲنٹَس کھَنڈَس اِتھے کٔنیٚتھ تھاونہِ یِم وۄنۍ نَدٕرۍ چھِ تِم چھِ لیٚدٕر تِمَن چھِ لیٚدرِ آبَس مَنٛز گرٛیکھ دِنۍ امہِ پَتہٕ ترٛاوو أسۍ لیٚج أکِس مَنٛز تیٖل بیٚیہِ ترٛاوو دٲلہ دالچیٖن بٕڈٕ ٲلہٕ تہٕ کہوٕ ٲلہٕ بیٚیہِ ترٛاوو یِمے نَدٕرۍ یِمَن اَسہِ اوٚتانۍ لیٚدرِ آبَس مَنٛز گرٛیکھ دِژ تہِ یِمن دِمو أسۍ تٔلیُن پانٛژَن شیٚن مِنٹَن امہِ پَتہٕ ترٛاوو أسۍ امہِ پَتہٕ تُلو أسۍ یِم نَدٕرۍ تھوٚد تہٕ ترٛاوو تھاوو سایڈَس کُن امہِ پَتہٕ لاگو أسۍ گاڈٕ تَلنہِ گاڈٕ چھِ اَسہِ واریاہ زیادٕ اصل پٲٹھۍ تَلنہِ تِم گَژھَن تروٚشہِ گَژھنہِ امہِ پَتہٕ چھِ اَسہِ کٲم کَرٕنۍ رَٹُن تھاوُن چھِ اَسہِ أکِس بٔڑِس بانَس مَنٛز چھِ تراوٕنۍ تِلہِ کریٚنٛڈۍ زٕ ژور بیٚیہِ چھِ تراوٕنۍ یِم نَدٕرۍ بیٚیہِ واپَس أتھۍ مَنٛز تہٕ بیٚیہِ چھ وۄنۍ اَسہِ تراوُن نوٗن اکھ تہٕ بیٚیہِ چھُکھ تراوُن لیٚدٕر تہٕ مَرژٕوانٛگُن تہٕ بیٚیہِ چھُکھ تراوُن آبہٕ لیٖٹَر کھَنٛڈ یَتھ مَنٛز یِم سیٚنَن لَگ بَگ گٲنٛٹَس گَژھَن یِم اَتھ مَنٛز روزٕنۍ یِتھُے وۄنۍ اَسہِ باسیٚو زِ یِم ہَسا سیٚنے گٲنٛٹہٕ گٔژھِتھ باسیو اَسہِ زِ یِم نَدٕرۍ سیٚنے یِم اَسہِ اوٚتانۍ یِم گاڈٕ تَجہِ یِم گاڈٕ ترٛاوو أسۍ أتھۍ مَنٛز بیٚیہِ کَرو أسۍ أتی اتھ نوٗن چَک زِ نوٗن چھا اتھ کَم کِنہٕ زیادٕ چھُس اَگَر کانٛہہ یُتھ کھیٚوان آسہِ اِنسان تِیُتھ تھایَس نوٗن امہِ پَتہٕ چھِ اَسہِ کٲم کَرٕنۍ زِ پَنٛدہَن شُرہَن مِنٹَن چھُ اَسہِ یہِ اِتھے کنیتھ تھاوُن کم کَم یتھ کَم جوشَس پیٹھ پَتہٕ گَژھَن پانٛژھ شےٚ مِنَٹ گَژھَن ییٚلہِ اَسہِ پَنٛداہ شُراہ مِنَٹ تہِ گَژھَن أتھۍ سۭتۍ أسۍ وٕچھو زِ یِم گاڈٕ تہٕ نَدٕرۍ سٲنٛۍ چھےٚ تَیار گٔمٕتۍ کِنہٕ نہَ ییٚلہِ أسۍ وۄنۍ یِم کھُلاوو اگر یِمَن رَس اوس سورُے ژَمیومُت بیٚیہِ ٲسۍ نَدٕرۍ تہٕ سیٚنے مٕتۍ گاڈٕ تہٕ آسہٕ مَزٕدار گٔمٕتۍ امیُک مَطلَب گوٚو سٲنٛۍ ریسپی چھِ تَیار گٔمٕژ امہِ پَتہٕ والو أسۍ یِم امہِ نارٕ پیٹھٕ بۄن تہٕ تھاوو ترٛاوو أسۍ یِمَن پیٹھٕ زیوٗر تہٕ امہِ پَتہٕ کَرَو أسۍ یہِ سٔرٕو